بہٕ چھُس خاص کر سنتھن ٹاپ یُس اننت ناگ تہٕ کشتٕوارس درمیان چھ اکھ بٔڑ بارٕ چوٹی کھژِتھ حال حالے آمُت آمُت تمہِ پٮ۪ٹھ پھیٖرِتھ